ہیٚلو اَلسَلام علیکُم وَعلیکم اہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک اہن حظ ٹھیٖک ٹھیٖک اہن حظ ٹھیٖک تُہۍ ؤنتو مےٚ آز چھُوا تُہۍ فوٹوگٛرافی کَران اسہِ حظ ٲسۍ ٲں دوٚن ژورن دۄہن اگر تُہۍ یِیہو اسہِ ٲسۍ دوٚن ژورن دۄہن ییٚتہِ فوٹو تُلٕنۍ مٲنٛزِراتھ ٲسۍ اسہِ بٲیِس یہِ ہا یہِ چھِ ژوٚوُہ مہِ تۄہہِ یُن اہن حظ آ ژوٚوُہ سیٚپٹیٚمبر چھو تۄہہِ یُن تہٕ ماہرنیٚن چھِ تُلٕنۍ فوٹو ماہرازس چھِ تُلٕنۍ فوٹو سارنٕے چھِ تُلٕنۍ ییٚتہِ فوٹو حظ لگ بھگ فوٹوَس زٕ ژور ہتھ چھِ اسہِ تُلٕنۍ ییٚتہِ اہن حظ ٹھیٖک نَہ حظ چارجٕز نٔے چھِ تہنٛز پَیی اہن حظ ٹھیٖک ٹھیٖک چھُ فوٹو حِساب فوٹو حِساب کوٗتاہ چھو تُہۍ ہیٚوان تِے سِپیشلٕے چھِ اسہِ بَناوٕنۍ لگ بھگ زٕ ترٛےٚ ہتھ فوٹو وُہ ساس چھِنَہ درٛوگٕے گَژھان اَتھ ترٛین دۄہن پٮ۪ٹھ چھُ اسہِ یور آ ییٚتہِ چھِ لگ بھگ دَہ وُہ نَفر یِیَن اسہِ یہِ ماہراز ماہرنہِ سان اہن حظ زٕ رٲژ لَگٮ۪ن یتِے اردہ ساس تام گَژھہِ ہا ٹھیٖک ٹھیٖک حظ بَتُک ما تھایو تُہۍ ٹیٚنشنٕے بَتُک وَتُک ما کٔرِو تُہۍ ٹیٚنشنٕے مگر نَہ نَہ سُہ چھُنہٕ مسلہٕ کیٚنٛہہ البتہ بہٕ چھُس دَپان فوٹو گَژھیٚن پتہٕ اصٕل آسٕنۍ اسہِ ٹھیٖک حظ ؤلِو سا کیٚنٛہہ چھُنہٕ تیٚلہِ پَرواے تہٕ تۄہہِ سۭتۍ کرو ادٕ سا ٹھیٖک چھُ